اسَلام علیکم وعلیکُم سلام اہن حظ اۭں بہٕ چھَس ڈآکٹر خیریَتے چھےٚ حظ زیادٕ چھ حظ کَلَس دود تُہۍ حظ کھے زیٚو نیٖرومال أنۍ زیٚو تُہۍ تہٕ سُے کھے زیٚو تمہِ سۭتۍ گَژھیٚو فَرَکھ اچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ